اَگر أسۍ کَتھ کَرو ییٚمہِ شپین ڈسٹرکٹٕچ شپین ڈسٹرکٹ چھُ ؤنٛکیٚن واریاہ اَصٕل ڈسٹرکٹ پوٗرٕ کٔشِر منٛز ماننہٕ یوان پریٚتھ کانٛہہ اِنسان چھُ یور شپین ڈسٹرک یُن پسنٛد کران پٔتۍمین ؤرۍین آے واریاہ اَصٕل اَصٕل کامہِ کرنہٕ یَتھ ڈسٹرکٹس منٛز اَگر أسۍ کَتھ کرو میونسپٔل کٔمیٖٹی ہٕنٛز میونسپٔل کٔمیٖٹی چھےٚ واریاہ اَصٕل پٲٹھۍ بہتریٖن پٲٹھۍ یِوان ییٚتہِ انٛجام دِنہٕ نٔوۍ ہاسپٹل آے بَناونہٕ یَتھ ڈسٹرکس منٛز یُس ڈسٹرکٹ ہوسپَٹل شُپین چھُ اَتہِ اَتھ منٛز آو سِٹاف ہُراونہٕ اَتہِ چھِ واریاہ اَصٕل پٲٹھۍ ہر کانٛہہ کٲم اِنجام یِوان دِنہٕ یِم اَتِکۍ ڈاکٹر چھِ تِم چھِ پَنٕنۍ کٲم واریاہ اَصٕل پٲٹھۍ کران باقٕے تہِ یُس پیرامیڈیکل سٹاف چھُ اَتھ ہاسپِٹلس منٛز سہُ چھُ پَنٕنۍ کٲم واریاہ اَصٕل پٲٹھۍ اِنٛچام دِوان پریٚتھ کٲنٛسہِ اِنسانَس چھُ ؤنٛۍکیٚن فٲیدٕ مَلان اَتھ ہاسپِٹلس منٛز اَمہِ علاوٕ یِم باقٕے تہِ ہاسپِٹل یَتھ ڈسٹرکٹس منٛز چھِ تِمن منٛز تہِ آو سِٹاف ہُراونہٕ مِش نیہِ نیہِ مِشیٖن اَننہٕ تہٕ پریٚتھ کانٛہہ کٲم چھِ ؤنٛکیٚن تِمن ہاسپِٹلَن منٛز تہِ واریاہ اَصٕل پٲٹھۍ گژھان یۄس نہٕ آزٕ بروٚنٛہہ کیٚنٛہہ ؤری گژھان ٲسۍ کہیٖنۍ تہِ اَمہِ علاوٕ آیہِ روڈ فیسلٹی پریٚتھ کُنہِ گامَس تانۍ واتناونہٕ اوتامَتھ ٲس نہٕ گام ییتہِ کیٚنٛہہ گام ٲسۍ یَتھ ڈسٹکس منٛز تِم تہِ یِمن نہٕ ٹوٹل گٲڑۍ ٲسۍ واتنٕے یِمن پایدٔلۍ اوس پانٛژن پانٛژن شیٚن شیٚن کلومِیٖٹرس سَتن سَتن کِلومیٖٹرن اوس پایدٔلۍ پیٚوان پَکُن ونٛۍکیٚن چھُ تِمن گرٕ تانۍ آنٛگنَس تام گاڑِ واتان ایجوکیشن یَتھ سیٚکٹرس منٛز تہِ آو واریاہ زیادٕ بدلاو نٔوۍ نٔوۍ سکوٗل آیہِ بِناؤنہٕ یَتھ ڈسٹکس منٛز تہٕ ؤنٛۍکیٚن یُس رِزلٹ تہِ چھُ پرٛیٚتھ کُنہِ سکوٗلَس منٛز ییٚتہِ واریاہ بہتریٖن نیٚران تہٕ واریاہ کولِفایڈ شُرۍ چھِ نیٚرن ؤنٛۍکیٚن ییٚمہِ ڈسٹرک منٛز نَہ تہٕ امہِ علاوٕ آو ٹیوٗرزم سیکٹرس پٮ۪ٹھ تہِ واریاہ زٕ اِصٕل زور دِنہٕ تہٕ واریاہ اِمپرومیٚنٛٹ آیہِ ٹیوٗرزم سیکٹرس پٮ۪ٹھ تہِ تہٕ پرےٚ ؤنٛۍکیٚن چھُ پریٚتھ کانٛہہ اِنسان کران پریٚفر یور یَتھ ڈسٹکٹس منٛز یُن تہٕ ییٚتۍ چین سارِنٕے رٔژن رٔژن جاین ہُنٛد لُطف تُلُن